وعلیکُم سلام اَصٕل پٲٹھۍ حظ تُہۍ چھِو ٹھیٖک تۄہہِ کیُتھ بٮ۪ڈ گژھیو ڈِزاینبٕل بٮ۪ڈ چھِ گژھان پنٛژاہ ساس تامَتھ اَں گژھیٚس کیٚنہہ اَدسہ اد سہ وعلیکُم سلام